مےٚ چھِ گژھان عام طور دۄنوَے ژۄنوَے سیٖزَن خۄش گۄڈٕ گۄڈٕنیُک گوٚو رٮ۪تہٕ کول رٮ۪تہٕ کول مطلب سَمَر یَتھ أسۍ اِنٛگلِش پٲٹھۍ چھِ سَمَر وَنان سَمَر مطلب سَمرَس منٛز چھِ یِتھُے کُنہِ أسۍ چَکرَس وَکرَس گژھان اورٕ یورٕ نیچَر بیوٗٹی چھِ آسان یِم باغَن واغَن چھِ ژوٗنٛٹھۍ ووٗنٛٹھۍ نیران اورٕ یورٕ پھٕلَے وٕلَے تہٕ یہِ گہ یہِ چھِ شوٗبان یِم وَتہٕ چھِ شوٗبان وَتَن پٮ۪ٹھ یِم کُلۍ چھِ آسان یِم چھِ شوٗبان گاسہٕ چھِ نیران پارکَن چھِ یِوان گاسہٕ اَصٕل پٲٹھۍ یہِ چھِ سَجان اِسلیے اَوَے چھِ اَسہِ یہِ خۄش کَران کیٛازِ کہِ گرم چھِ آسان آیِس کِرٛیٖم وایِس کرٛیٖم کولڈ ڈِرٛنٛکٕس بیترِ چھِ چٮ۪وان اَتھ منٛز چھِ أسۍ اٮ۪کٕسکَرشَن پِکنِک گژھان سکوٗل وٲلۍ تہِ چھِ اَمۍ أتۍ سَمرَس منٛزٕے اَسہِ پِکنِک نِوان یِہوٚے چھِ اَوَے چھِ یِہوٚے چھِ اَسہِ اَوَے چھِ اَسہِ یہِ خۄش گژھان کیٛازِکہِ سَمَر سیٖزنَس منٛز چھِ بیٚیہِ مَزٕ اگر گَرم گَژھِ سرٛان کَرو اَمے ساتھ گَرم گژھِ پھین تھاوَو لٲگِتھ اَوَے چھِ اَسہِ یہِ خۄش گژھان گَرمَس ورمَس منٛز گوٚو مَزٕ نٔژِتھ ہٮ۪کو اورٕ یورٕ چَکرا وَکرا دِتھ تہٕ یِہوٚے پَتہٕ گوٚو وَندٕ وَندَس منٛز چھِ آسان شیٖن یُس زَبردَس ییٚلہِ شیٖن چھُ پٮ۪وان زَبردَس چھِ یہِ شوٗبان کٕہَر اَصٕل سیٖزَن چھِ یہِ باسان کٕہَر چیٖز شوٗبان زَبردَس چیٖز شوٗبان وَندٕ شیٖن ییٚلہِ چھِ پٮ۪وان بیٚیہِ تۭر چھِ آسان کانٛگرِ وانٛگرِ پھٮ۪رَن چھِ آسان لٲگِتھ کُلٮ۪ن چھِ پَن وَن پٮ۪وان تہٕ شوٗبان چھِ کٕہَر آسان یہِ تہٕ اَوَے بیٚیہِ یہِ آٹٕمَس منٛز چھِ یِہوٚے روٗد پٮ۪وان روٗد روٗد چھِ خۄش گَژھان ٹھنٛڈَر ٹھنٛڈَر بولڈٕس چھِ مےٚ واریاہ پَسنٛد زِ مےٚ چھِ گَژھان خۄش وٕچھِنۍ یِم ٹھنٛڈٲرز ییٚلہِ یِم آسمانَس منٛز چھِ گِران یِم لایٹٕنِنٛگ ییٚلہِ چھِ گَژھان سُہ چھِ واریاہ خۄش گَژھان تہٕ بیٛاکھ سُپرِنٛگ سُپرِنٛگ گوٚو یَتھ منٛز یہ یِم پوش ووش چھِ نیران پوش چھِ نیران ییٚتہِ چھِ گاڈَن یِم گاڈَن ٹیوٗلِپ گاڈَن بیترِ یَلہٕ گَژھا تور چھِ واریاہ یِم یِوان ٹیوٗرِسٹ تہٕ یِم چِھ گَژھان تور وٕچھان اَصلہِ اَصلہِ جایہِ تہٕ بَناوان وٕچھان پَنُن وادی تہٕ وٕچھان کَشمیٖر اَصٕل پٲٹھۍ